گا تِکیازِ مےٚ باسیو گاڈنِنٛگ ہسا چھِ اکھ واریاہ اَصٕل چیٖز تِکیازِ تِکیازِ میون مول موج تہِ چھُ تِم تہِ چھِ زیادٕ پَہَن اینگیج أتھۍ سۭتۍ تِمو کوٚرُس بہٕ ماٹِویٹ زیادٕ پَہنَتھ تِکیازِ تِم چھِ واریاہ اَصٕل اَصٕل چیٖز أسۍ چھِ نیچرَل یِم یِم چیٖز چھُ یا یِم مطلب نیچرَل چیٖز سبزی آسہِ یا کانٛہہ تہِ چیٖز یا چاہے أسۍ بَتہٕ چھِ کھٮ۪وان تَمُل تہِ چھِ اَسہِ گَرے نیران سُہ چھُ آسان اَکھ پیُور فارَمہِ مَنٛز تٔمۍ کٔرٕس بہٕ اَتھ کُن موٹِویٹ بہٕ چھَس زیادٕ پَہَن ٹایم پَنُن یُس مےٚ پاٹ ٹایم چھُ آسان سُہ چھَس بہٕ گاڈنِنٛگ سۭتی کَران بہٕ چھَس یِمو یِم پوش چھِ یِم چھَس بہٕ اَتھ کُنَتھ یادٕ پَہن کَران تِکیٛازِ اَمہِ سۭتۍ چھُ سون اوٚنٛد اوٚنٛد پوٚک چھُ سُہ چھُ روزان خۄش گَوار تمہِ سۭتۍ چھِ أسۍ پَنٕنہِ پَنُن یُس پارٕک چھِ خاص کَر سُہ چھِ أسۍ خوٗبصوٗرت ہٮ۪کان بَنٲیِتھ تاکہِ سُہ تِکیازِ تَتہِ چھُ خۄش گَژھان پَتہٕ اِنسانَس ییٚلہِ اَکھ کانٛہہ خوٗبصوٗرت چیٖز برونٛہہ کَنۍ چھُ روزان تمہِ سۭتۍ چھُ دِل تہِ گژھان خۄش